السلامُ علیکُم اے فیضان صٲب چھُوا أسۍ ٲسۍ کۄلگامہِ پٮ۪ٹھ اَسہِ اوس یہِ فیس بُک پٮ۪ٹھ پوسٹ وٕچھمُت تۄہہِ اوسوُ ٹورنامٮ۪نٛٹ حظ کھوٗلمُہ کَشمیٖر پرٛیمِیَر لیٖگ چھُ پٮ۪ٹھ چھُو نا تُہۍ اَسہِ حظ یِتھ پٲٹھۍ اَتہِ فارم اوس نیُن آ تُہۍ ؤنۍتو اَسہِ کیٛاہ چھُ ٹیٖمَس چھِ اَسہِ ناو کُلگام کِنٛگٕس سر اَہَن حظ آ یہِ فیٖس کیٛاہ چھُ اَتہِ اَہنہٕ حظ گوٚو شےٚ ساس نا شےٚ ساس رۄپیہِ آ یہِ فاینَلَس کیٛاہ چھُو تُہۍ دِوان ڈاے لَچھ نہ حظ یہِ چھِ واریاہ چھِ یِم ٹورنامٮ۪نٛٹ وٲلۍ دَپان أسۍ چھِ دِوان ہوٗتاہ یوٗتاہ پَتہٕ چھِنہٕ دِوان کِہیٖنۍ اَہن حظ

اہن حظ آ یہِ مین آف دَ میچ چھُ دِوان اۭں اہن حظ پٕنٛژٕ ساس رۄپیہِ یُس لوٗزَر چھُ یُس رَنَر اَپ چھُ یِوان تٔمِس کیٛاہ چھُو تُہۍ دِوان ڈۄڈ لَچھ رۄپیہِ بیٚیہِ ما چھِ اَ یوٗنِفارم چھُو تُہۍ اَتی دِوان کِنہٕ سۭتۍ چھِ پٮ۪وان اَنٕنۍ پَنٕنۍ آسٕنۍ وَن وِلَیج ٹیٖم کۭتیٛاہ چھِ اَتہِ اَکھ ہَتھ تہٕ ژوٚوُہ آچھا تُہۍ لیٖکھِو ناو تُہۍ کٔرِو سٲنۍ رجَسٹرٛیشَن بہٕ کَرو تۄہہِ ساس رۄپیہِ اٮ۪م پے تُہۍ لیٖکھِو ناو اَتہِ تہٕ چلو ٹھیٖک چھُ بہٕ کَرو وَٹسَپ تۄہہِ ناو پٕلَیرن پنٛدٕہَن ہٕنٛدۍ ناو بیٚیہِ ترٛاو بہٕ تۄہہِ رۄپیہِ ساس اٮ۪م پے تہٕ تُہۍ تھٲیِو اَسہِ رَجِسٹرٛیشَن کٔرِتھ بیٚیہِ کٔرِو تُہۍ فون تَمہِ دۄہ ییٚمہِ دۄہ میچ آسہِ چلو ٹھیٖک چھُ سَر